اَسلامُ عَلیکُم آ تُہۍ چِھوٕ حظ سِٹاٹ ٹیوٗر اینٛڈ ٹرٛیولٕز پیٚٹھ اسہِ اوس یہِ تُرکی گَژھُن اِستانٛمبُل از کیٛاہ چھِ فُلایٹ گَژھان ریٚٹ کیٛاہ گَژھان از اچھا اچھا اچھا ٹھیٖک ٹھیٖک چَلو ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک مےٚ آ مےٚ چھُ ناو فاضِل حق سِٹوٗڈنٛٹ ٹراوُِل بیٚیہِ اوس اسہِ حظ یہِ ویٖزا خٲطرٕ تہِ ایٚپلے کٔرُن تَمہِ خٲطرٕ ؤنِو اَسہِ کیٛاہ فارملٹیٖز چھِ کرنہِ تُہۍ چھِوا ویٖزا خٲطرٕ یہِ کٔران ویٖزا ہیس سٍتۍ

سریٖنگر ٹُو اِستانٛمبُل آ آ تُہۍ آسوٕ بیٚیہِ ڈِسکاوٗنٛٹ تہِ آسان اگر ڈِسکاوٗنٛٹس منٛز گژھِ کیٚنٛہہ تہٕ ؤنِو ؤنِو حظ بہٕ حظ بہٕ چھُس پانہٕ سِٹوٗڈنٛٹ آ مےٚ چھُ یہِ حظ پرنہِ گژھُن تور اِستانٛمبُل ٹھیٖک ٹھیٖک حظ ٹھیٖک حظ اچھا اسہِ چھِ ضروٗرت دٔہمِس ڈیٚٹس پیٚٹھ دَہ سَتمبر

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک چَلو چَلو ٹھیٖک حظ چھُ ٹھیٖک چھُ بہٕ کرو تُہۍ ایس ایم ایس پَنٕنہِ ڈِٹیلہٕ تہٕ ٹھیٖک چھا حظ أتھۍ نَمبرس پیٚٹھ کٔرہو بہٕ ڈِٹیل سینٛڈ چَلو تیٚلہِ حظ کٔرۍزیٚو تُہۍ مےٚ تِم میٚسیج آ ٹھیٖک چھُ

چَلو چَلو ٹھیٖک حظ چَلو اَسلامُ عَلیکُم